یُس گورمٮ۪نٛٹ مطلب کانٛہہ تہِ اگر اِنوارَمٮ۪نٛٹل کانٛہہ اِشوٗ چھِ آسان سُہ چھِ گورمٮ۪نٛٹ تَمہِ آے کَران پرٛوٹٮ۪کٹ گورمٮ۪نٛٹ چھِ تَمہِ آے کَران یا تَمہِ آے چھِ گورمٮ۪نٛٹ نِوان سِٹٮ۪پ سُہ چھِنہٕ مطلب لُکن وَنان کِہیٖنۍ اَسہِ چھِ یہِ سِٹٮ۪پ نیُن یا ہُہ سِٹٮ۪پ نیُن گورمٮ۪نٛٹ چھِ پانَے اَتھ پٮ۪ٹھ قدم تُلان یُس مطلب کانٛہہ تہِ سسٹِنیبٕل ڈٮ۪ولَپمٮ۪نٛٹ یا اِنوارَمٮ۪نٛٹل مطلب مطلب کانٛہہ تہِ یہِ کَنزَرویشَن پالسیٖز آسہِ یا گرٛیٖن اِنِشیٹِوٕز آسہِ کیٚنٛہہ تہِ آسہِ گورمٮ۪نٛٹس مطلب مسلہٕ بَناوُن یا کُنہِ جاے آسہِ کانٛہہ مطلب اَسہِ چھِ پاوَر پٕلانٛٹ چھِ آسان یا کیٚنٛہہ چھِ وارِیاہ وارِیاہ اَسہِ گورمٮ۪نٛٹس چھِ کانٛہہ تہِ پالسی چھِ آسان تِم چھِ تتھ منٛز پانَے تُلان قدم تِم چھِنہٕ مطلب کٲنٛسہِ تہِ ہٮ۪وان اِجازت یا کیٚنٛہہ چھِ مطلب اِنسانَن وَنان یا لُکن وَنان عام لُکن جنتاہَس چھُنہٕ سُہ وَنان کِہیٖنۍ یُس وۄنۍ ییٚمیُک کشمیٖرُک یِہوٚے کشمیٖرُک یا پُلٹِکٕل سِسٹم چھِ یہِ چھِ یِم کشمیٖرُک گورمٮ۪نٛٹ چھِ یہِ چھُ تَمہِ آے کَران مطلب یہِ اِشوٗ چھِ کَران تَمہِ آے یہِ اوٚوَر کَم زِ یہِ چھِنہٕ یِمن عام لُکن تام واتناوان یہِ کِہیٖنۍ عام لُکن چھِنہٕ دِوان یِم باسنہٕ کِہیٖنۍ اَسہِ کہِ مےٚ چھِ یہِ اوٚوَر کَم کَرُن یا کانٛہہ تہِ چیٖز آسہِ گورمٮ۪نٛٹَس کیٚنٛہہ پرٛابلِم آسہِ عام لُکن سۭتۍ سُہ چھِنہٕ تِمَن دِوان کانٛہہ تہِ پرٛابلِم سُہ چھِ آرام سان کَران گورمٮ۪نٛٹ پانَے حل